خٔدایَس حوال اَسہِ چھُ وُنکیٚن کٔشیٖرِ منٛز پَنُن آب صاف تہٕ شَفاف آب چھِ اَسہِ پَنٕنہِ کٔشیٖرِ منٛز اَسہِ چھُنہٕ پیٚوان اورٕ یور گَرٕ پَتہٕ گَرٕ بیٚچُھن کیٚنٛہہ آبہٕ موٗجوٗب ییٚلہِ زَن کہِ اَسہِ فَنکشَن چھِ کیٚنٛہہ گَرٕ گَرَس منٛز آسان تہٕ اَسہِ چھِ گَرٕ واتان آب صاف تہٕ شَفاف آب یُس زن أسۍ چیٚتھ تہِ ہیٚکو تَمہِ سٍتۍ ہیٚکو أسۍ سَران تہِ کٔرِتھ ہَر کیٚنٛہہ ہیٚکو أسۍ تَمہِ سٍتۍ کٔرِتھ تہٕ یہِ ہسا یہِ صاف تہٕ شَفاف آب مےٚ چھُنہٕ باسان کٔشیٖرِ ہیٛوٗ آب آسہِ بیٚیہِ کُنہِ مُلکس منٛز یہِ ہسا یہِ وارِیاہ زیادٕ رُت آب چھُ اَسہِ چھِ سیٚودُے واتان کۄنٛسَر ناگہٕ پؠٹھ آب ٹَھںٛڈ آب ٹَھَنٛڈ زَن چھِ آسان تمہِ ساتہٕ فِرِجہِ منٛز کوٚڑمُت وارِیاہ زیادٕ رُت آب چھُ نہَ چھُ پیٚوان فِلٹَریشنٕے کَرٕنۍ نہَ چھُ پیٚوان کِہیٖنٛۍ کَرُن تہٕ یہِ ہسا یہِ اَگَر أسۍ یہِ ہسا یہِ سیٚودُے مےٚ باسان یہِ چھِ نَلکن تل آب کَڈان تہٕ یہِ ہسا یہِ سیٚودُے چھِ اَسہِ چیٚوان بیٚیہِ چھِ نہٕ تَمہِ سٍتۍ کانٛہہ بیٚمٲرۍ چھِنہٕ اَسہِ گَژھان تَمہِ سٍتۍ کانٛہہ دۄد چھِنہٕ کَران تَمہِ سٍتۍ تہٕ یہِ ہسا یہِ اَسہِ چھِ وارِیاہ زیادٕ رُت اَسہِ چھِ یہِ نعامَتھ اَکھ اَللہ تَعالاہَن دِژمٕژ تہٕ اَسہِ پیٚیہِ یہِ نعامَتھ رٔژھراوٕنۍ